مےٚ چھِ ؤیِمٕتۍ پنٕنِس پارکہِ منٛز مُختٔلِف قٕسمٕکۍ پوش یَتھ منٛز مےٚ سیٚلویا ووٚو اؠنٹرٛینَیم تہِ ؤیِم تِمَن چھِ نیران اَصٕٲل پوش کرٛیٖپارَن منٛز ووٚو مےٚ اوس مےٚ الہٕ کُل اَکھ ووٚومُت اوترٕ سُہ چھِ اَصٕل پھٔلان بیٚیہِ دَچھ کُج اَکھ تہِ چھےٚ مےٚ گَرِ سۄ تہِ چھےٚ اَسہِ کھَسمٕژ سؠٹھاہ سۄ چھےٚ پھلیمٕژ مگر واریاہ بیاکھ کُل تہِ اوس مےٚ ووٚمُت سُہ کھوٚت پَتہٕ کُلؠن باقیَن تہٕ مےٚ ژھوٚن سُہ مَگَر کٔڑِتھ کیازِ سُہ اوس پھٔہلان زیادٕ پَہمَتھ مےٚ دوٚپ نہ یہِ گَژھِ نہٕ جان تھاوُن کِہیٖنۍ نہٕ باقٕے یہِ مےٚ وٕنکؠن پوش چھِ وٲمٕتۍ مےٚ چھِ وٲمٕتۍ سیٚلویا اینٹرینیَم ڈیہریا بیٚیہِ روز بہٕ چھَس واریاہ وَوان منزٕ منٛزٕ